تِم کَم چیٚلینٛجِز چھِ یِم یُس زَن کَشمیٖرُک بِزنِس یعنی تِجارَت چھُ آ فیس کَران مطلب سامنہٕ کَران ییٚمیُک زَن سُہ کَشمیٖرُک بِزنِس چھُ سامنہٕ کَران جیسے کہِ مطلب رٲبِطہٕ چھُ نہٕ ہٮ۪کان گٔژھِتھ پوٗرٕ رٲبِطہٕ چھُ نہٕ ہٮ۪کان گٔژھِتھ یا موسَم حالات چھِ آسان یا مطلب کیٚنٛہہ حالات چھِ نہٕ روزان تِتھۍ تِم کَم یِم چیٚلینٛجِز چھِ یِم زَن آ کَشمیٖرُک بِزنِس چھُ فیس کَران سامنہٕ کَران